ہیٚلو اَلسلامُ عَلیکُم ہَے تُہۍ چھِو مُشَرف صٲب پینٚٹر اَسہِ حظ اوس یہِ مَکانَس رنٛگ کَرُن آ تُہۍ ؤنۍتَو مےٚ اتھ کیُتھ کَلر گژھِ اِنٹیٖریرس اَنٛدر اَنٛدرٕ اصٕل یا نیٚبرٕ کیُتھ کَلر گژھِ اصٕل اتھ کوتاہ ایسٹِمیٹ اتھ کیٛاہ لگہِ اَسہِ اَسہِ کَمہِ کَمپٔنی ہُنٛد کَلر گژھِ اتھ اصٕل اَسہِ حظ چھِ ژور کَمرٕ اَوا اَوا اَہَن حظ ہَے ییٚمہِ ساتہٕ تُہۍ فرٛی ٲسِو ہَے ٹھیٖک چھُ ہَے ٹھیٖک یہِ ؤنۍتَو مےٚ کَمہِ کَمپٔنی ہُنٛد چھُ اچھا چَلو ٹھیٖک چھُ ٹھیٖک ٹھیٖک چھُ ٹھیٖک چھُ اَدٕ سا چَلو ٹھیٖک چھُ تُل سا ٹھیٖک چھُ ٹھٖیک چھُ إں وَنسا ییٚمہِ حِسابہٕ تُہۍ وۅنۍ پانسٕے باسوٕ ٹھیٖک تیٚلہِ کَرو دۄہ حِسابٕے کَرو

چَلو ٹھیٖک حظ چھُ ادٕ ٹھیٖک چھُ ٹھیٖک چھُ اَدٕ ؤنِو ؤنِو نہٕ یہِ حظ چھُ زٕ پور زٕ پور چھُ ٹھیٖک چَلو ٹھیٖک چھُ ٹھیٖک چھُ